ہیٚلو اسلام علیکُم وعلیکُم اسلام تُہۍ چھِو حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ گَرِ چھُ سٲری ٹھِیٖک یِم چھا بَچہِ وَچہِ ٹھیٖک پٲٹھۍ بیٚیہِ چھُکھ مول موج ٹھیٖک پٲٹھۍ آ اَہَن حظ سٲری ٹھیٖک اَلحَمدُاللہ تُہۍ چھِو پانہٕ ٹھیٖک اَہَن حظ ٹھیٖک پٲٹھۍ أسۍ حظ چھِ ییٚمہِ مانٛچھ کم مانٛچھ کَمپٔنی پٮ۪ٹھ حظ چھِ یِم مانٛچھ فارمہٕ پٮ۪ٹھ حظ چھِ یِم تۄہہِ نِیٛوٗوٕ مےٚ نِش اوٚترٕ مانٛچھ سُہ کٮُ۪تھ درٛاو تۄہہِ

اَہَن حظ آ آ آ آ

اَہَن حظ آ آ آ

اَچھا آ آ اَہَن حظ آ اَوا آ اَہَن حظ اَہن حظ آ آ مےٚ حظ ٲس واریاہ تہِ آمٕتۍ دَپان ٲس تُہُنٛد مانٛچھ درٛاو اَصٕل اَمی موٗجوٗب مےٚ دوٚپ بہٕ وُچھو تۄہہِ جانکٲری مانٛچھس مُتعلِق یہِ کٮُ۪تھ مانٛچھ درٛایے مےٚ نِش

اَہَن حظ آ اَہَن حظ آ اَہَن حظ اَہَن حظ آ تَتھ چھِ واریاہ مانٛچھَس فٲیدٕ مےٚ حظ ٲس واریاہ تہِ آمٕتۍ دَپان ٲسۍ یہِ مانٛچھ درٛاو اَصٕل مےٚ دوٚپ وۅنۍ کَرٕ بہٕ تۄہہِ سۭتۍ جانکٲری ؤنِو یہِ مانٛچھ کٮُ۪تھ درٛاو یہِ چھُ مطلب خاص کر وَنٛدَس منٛز چھُ لگان زیادٕ چھاتہِ پیشَنٛٹ چھُنا آسان یُس چھاتہِ پیشَنٹ چھُنا آسان تٔمِس چھُ یہِ زیادٕ یہِ مانٛچھ لَگان اَہَن حظ آ بیٚیہِ اَہَن حظ اَہَن حظ آ آ گَرَس منٛز تہِ چھُ آسان کٲنٛسہِ چھُ آسان گَرَس منٛز سُہ مانٛچھ گن گَرَس منٛز تہِ چھِ أسۍ ہٮ۪کان کٔڈِتھ چھُنا اَہَن حظ آ اَہَن حظ آ آ أسۍ چھِ آ اَہَن حظ آ یہِ چھُ چھاتہِ پیشَنٛٹَس چھُ لَگان خاص کر ییٚمِس زیادٕ وَنٛدٕس چھُ آسان ونٛدس چھُ آسان کانٛہہ بُزَرٕگ تٮُ۪تھ تہِ پیشَنٛٹ تٔمِس چھُ وَنان مانٛچھ پیٛوٗنٛتاہ گوٚژھ آسُن پَتہٕ چھُ صُبحٲے سَکلی تہِ دِوان شٲنٛشہِ وٲلِس تہِ چھُ یہِ دَوا آ

آ آ آ گوٚو ٹھیٖک بیٚیہِ آ اَتھ چھِ واریاہ فٲیدٕ گَرَس منٛز تہِ چھُ آسان یہِ مانٛچھ پَتہٕ چھِ یِم تُلرِ تہِ چھِ آسان پَتہٕ چھُ تِمَن آسان سُہ مانٛچھ تہِ کَڈُن پَتہٕ آسان سُہ کارُن سُہ مانٛچھ یہِ مانٛچھ یہِ کٮُ۪تھ یہِ کٮُ۪تھ مانٛچھا درٛاو تۄہہِ میٛون مانٛچھ کٮُ۪تھ اوس

یہِ حظ چھُ واریاہ یہِ مٲنٛچھ چھِ واریاہ فٲیدٕ مَنٛد آسان آ آ آ زیادٕ چھُ یہِ چھاتہِ پیشَنٛٹَس لَگان وَنٛدَس منٛز چھُ زیادٕ لَگان یہِ

آ آ گوٚو ٹھیٖک بیٚیہِ حظ ٹھیٖک اَمی موٗجوٗب کَرٕم کال مےٚ دوٚپ بہٕ وُچھِ مانٛچھ ہے نیٛوٗ تۅہہِ میٛانہِ کَمپٔنی پٮ۪ٹھ مےٚ آس واریاہ پرٛوڈَکٹہٕ مےٚ آیہِ اَتھ واریاہ لُکھ چھِ وَنان تُہٕنٛدِ کَمپٔنی پٮ۪ٹھ نِیہِ اَسہِ مانٛچھ یہِ درٛاو اَسہِ واریاہ اَصٕل واریاہ اَصٕل اَتھ چھِ مےٚ واریاہ وُنکٮ۪س چھِ اَسہِ واریاہ اَتھ مانٛچَھس منٛگ گژھان اَسہِ دِیِو سا یِہےَ مانٛچھ یِم یِم نِوان چھِ اَسہِ آسہٕ واریاہ تٲریٖف آیہِ اَتھ مانٛچھس مُتعلِق کَرنہٕ صحیح اَہَن حظ آ

اَہَن حظ آ مانٛچھ حظ چھِ ویہِ اِنسانَس أنٛدرٕ گرمی تہِ تھاوان

آ اَز کَتہِ ہیٚکو اَز ہے یہِ نار تُلہِ

اَہَن حظ آ اَہن حظ آ آ یہےَ خوشنٕے بیٚیہِ اَمہِ مُتعلِق بیٚیہِ کیٚنٛہہ آ تۄہہِ گَرَس منٛز تہِ اوسوٕ کانٛہہ وَنان أسۍ تہِ اَنو اَمہِ کَمپٔنی پٮ۪ٹھ آ آ اَسہِ آیہِ واریاہ اَسہِ چھِ اَسہِ چھُ واریاہ یِوان اَسہِ چھِ واریاہ یِوان پرٛوڈَکٹہٕ دَپان اَسہِ دِیِو سا مطلب یہِ مانٛچھ یہِ درٛاو اَسہِ واریاہ أسۍ تھَوو نِتھ وَندَس کٮُ۪تھ کیٛازِ خاص کَر چھُ بُزَرگَن لَگان یہِ چھاتہِ پیشَنٹن چھُ لَگان نارمَل اِنسان تہِ چھُ کھٮ۪وان زیادٕ چھُنہٕ یہِ لۅکٹِس بَنان دیُن کیٚنٛہہ شُرِس چھُنہٕ بَنان نارمَل تہِ چھُ یہِ کھٮ۪وان آ آ اَہَن حظ اَہَن حظ اَہَن حظ آ آ اَہَن حظ آ یہِ چھُ پوٚز اَتھ مُتعلِق یی اوس وَن حظ اَدٕ حظ بِہِو خۄدایَس حوال شُکریہ